وعلیکُم سلام اَہَن حظ ؤنِو

اَچھا اَچھا

اَچھا اَچھا بہٕ وَنہو تۄہہِ گۄڈنٮ۪تھٕے کہِ اگر تۄہہِ مطلب بچی چھُو خانٛدَر تۄہہِ چھُو اَمہِ برٛونٛٹھ کیٚنٛہہ جایداد اوٚنمُت کِنہٕ وۅنۍ چھُو تۄہہِ اَنُن اَچھا اَچھا ٹھیٖک تُہۍ کٔرِو اَکھ کٲم گۄڈنٮ۪تھٕے وَنہو بہٕ ڈِزاینَن ہٕنٛز چھَنہٕ کَتھ کِہیٖنٛۍ یُس تُہۍ ڈِزایِن ؤنِو أسۍ چھِ سُہ ڈِزایِن سٲنۍ یِم کارگر چھِ سُہ چھِ سُہ ڈِزایِن چھِ تِم بَناوان أسۍ چھِ یِوان ماننہٕ تۅہہِ اگر پےَ آسٮ۪و أسۍ چھِ وَنان ژاٹھ ٹھیٖک وۅنۍ تۄہہِ کُس تہِ ڈِزایِن آسٮ۪و بَناوُن سُہ ڈِزایِن بَناوو أسۍ اگر تُہٕنٛدِ بٔچی آسہِ کانٛہہ ڈِزایِن وُچھمُت نٮ۪ٹَس پٮ۪ٹھ آسٮ۪ن وُچھمُت یا سٲنِس پیجَس پٮ۪ٹھ آسٮ۪ن یا بیٚیہِ کٲنٛسہِ جیولری سٕنٛز پیجَس پٮ۪ٹھ آسٮ۪ن وُچھمُت آ أسۍ ہیٚکو سُہ برابر ہُو بہ ہُو بَناوو أسۍ تِتھُے ڈِزایِن وۅنۍ گوٚو کہِ مطلب یوٗتاہ ڈِزایِن آسہِ پَتہٕ کانٛہہ کُنہِ ڈِزاینَس منٛز چھِ ہٮ۪کان بَنٲوِتھ ہلکہٕ ہلکہٕ پَہَم کانٛہہ ڈِزایِن چھُ یُتھ آسان سُہ چھُنہٕ ہٮ۪کان ہلکہٕ بَنٲوِتھ سُہ چھُ آسان بوٚڈ بوٚڈٕے بَنان گوٚو تَتھ چھِ ریٹ تہِ پَتہٕ تیٖژاہ بَڑان تیٖژاہَن چھُو تۄہہِ دیانَس منٛز تھاوُن

اگر تُہۍ پَے آسٮ۪و وُنکٮ۪ن چھِ گژھان گرٛام لگ بگ سَتوٚوُہ یہِ حظ یہِ سَتووُہ شَتھ چھُ گژھان گرٛام

ژوٚر پَہَم اگر تُلِو تُہۍ دِکھ أسۍ نِمو نہٕ لیبَر چارجِز نِمو نہٕ کِہیٖنٛۍ بیٚیہِ کیٛاہ ہٮ۪کو کٔرِتھ تَمہِ کھۄتہٕ زیادٕ مگر أسۍ کَرو کوٗشِش کہِ أسۍ کَرو تُہٕنٛز پوٗرٕ مَدَتھ تُہۍ ما ہییِو ٹٮ۪نشَن کِہیٖنٛۍ نہٕ سیٹ آسَن نِنۍ کٔرۍ آسَن کَرٮ۪ن ہٕنٛدی چھِ اَسہِ مُختٔلِف ڈِزایِن راجواڑی کَڈے چھِ یا باقٕے چھِ واریاہ یِم راجستھٲنی کَڈے چھِ یِم تۄہہِ خۄش کَرنو تِم ڈِزایِن یا ہلکہٕ آسنو بَناوٕنۍ گوٚبۍ آسنو بَناوٕنۍ تِم ڈِزایِن میلن سٲرۍ دوٗر اگر آسیٛا وَنُن اَسہِ نِش چھُ تاج تہٕ وُنکٮ۪ن سپیسِفِک چھِ وُنکٮ۪ن کورٮ۪ن نِوان زیادٕ تاج اگر تاج آسہِ اگر تاج آسہِ بَناوُن تَتھ خٲطرٕ یُتھُے اَسہِ نِش أسۍ کَرو سُہ پوٗرٕ تُہۍ مہٕ ہیِو ٹٮ۪نشَن کِہیٖنٛۍ

بِلکُل بِسکِٹ تہِ چھِ اگر تۄہہِ پونٛڈ تہِ آسنو نِنۍ پونٛڈ تہِ چھِ اَسہِ نِش پونٛڈ چھُ وُنکٮ۪ن گژھان پَنٛژاہ ساس ژُوَنٛزاہ ساس رۄپیہِ چھُ گژھان تہٕ بیٚیہِ کیٛاہ چھِ اَتھ وَنان اگر تُہۍ بِسکِٹ تہِ آسنو نِنۍ تَتھ چھُ گژھان مطلب ییٚمہِ حِسابہٕ تۄہہِ بِسکُٹ آسٮ۪و ضروٗرت تَمہِ حِساب گژھو تَتھ ریٹ وزنہٕ حِساب بِلکُل گژھو تَتھ ریٹ وۅنۍ گوٚو اَسہِ چھُ اَسہِ نِش چھِ یِوان اکھ گرٛام اَکھ گرٛام بِسکُٹ تہِ یِوان شٮ۪ن ساسَن بِلکُل پانٛژھ گرٛام تہِ یی تۅہہِ یِیِو ضروٗرت آسٮ۪و یِیِو یہِ سون دُکانے تۄہہِ پَے چھَو یہِ چھُ ماننہٕ یِوان شَہرَس منٛز چلو ٹھیٖک چھُ تُہۍ یِیِو دُکانَس پٮ۪ٹھ بہٕ وَنہو تۄہہِ تٔتی چلو ٹھیٖک بِہِو خۄدایَس حوالہٕ وعلیکُم سلام